ہٮ۪لو السلام علیکُم وعلیکُم السلام تُہۍ چھُو حظ ڈاکٹر آصِف أسۍ حظ چھِ رُقیہ أسۍ حظ چھِ پَتھنہٕ پٮ۪ٹھ اَسہِ آسہِ تھوڑا اَتھ کیٛاہ وَنان ڈِپرٛٮ۪شَن ہیوٗ أسۍ حظ اَتھ کیٛاہ ونان یوٗتاہ اَنۍ گٔٹۍ کمرس منٛز آس بیٚہوان اَسہِ یِہوٚے کھوژان ہیوٗ دِل راوُن ہیوٗ گژھان اۭں بیٚیہِ چھُنہٕ اَتھ کیٛاہ ونان زیادٕ شورَس منٛز چھُنہٕ بَنان اَسہِ بِہُن کِہیٖنۍ نہٕ ہاٹ چھُ ژلان اَہن حظ اۭں کِہیٖنۍ نہٕ اَہن حظ اۭں تُہۍ کَتہِ حظ چھُو بیٚہوان آچھا آچھا اچھا اَہن حظ اۭں

إں اَہن حظ اۭں

اَدٕ حظ اَدٕ حظ شُکریہ شُکریہ